اَلسَلامُ علیکُم ناہدہ جی تُہۍ چھُو حظ ٹھیٖک تُہۍ ؤنۍ تو مےٚ پانٛس متعلق تُہۍ کتہِ چھُو زٲمِتۍ ٲں تُہۍ کَتہِ چھُو روزان تُہۍ کیٛاہ چھُو آز کَران تٔعلیٖم کَتہِ چھو حٲصل کٔرمٕژ تہٕ بیٚیہِ آز کیٛاہ چھُو کَران تہٕ ہابی کیٛاہ چھُو وَعلیکُم اَلسَلام مےٚ حظ چھُ ناو ناہدہ بہٕ حظ چھیٚس روزان پتھنہٕ مےٚ حظ چھُ کُنوُہ شتھ شُنمتھ ڈیٹ آف بٔرٕتھ بہٕ حظ ٲسٕس پران مےٚ حظ چھِ سُکوٗلِنٛگ کٔرمٕژ ٲں گورمیٚنٛٹ ٲں ہاے سُکوٗل پَتھن پتہٕ حظ کوٚر مےٚ الیٚونتھہٕ ٹُویٚلتھہٕ حظ کوٚر مےٚ پتہٕ ٲں گٔرلٕز ہایر سیٚکنٛڈری پُلوامہ پتہٕ ٲں پتہٕ حظ گٔے ٲں تھوڑا ٲں پرٛابلِم پتہٕ گٔے کٲم پتہٕ ہیٛوچھ مےٚ ییٚتے کُکِنٛگ بیترِ ٲں پتہٕ کٔر مےٚ کٲ